کٲشِر زبان چھِ سٲنۍ مادری زبان ییٚمہِ کہِ وجہ سۭتۍ چھِ أسۍ دُنیاہس منٛز پرٛزناونہٕ یِوان کٲشِر زبان سۭتۍ چھِ أسۍ سٲری کٔشیٖر منٛز ہندو مسلمان تہٕ سکھ پانہٕ ؤنۍ مِلتھ جُلتھ روزان تہٕ ہر کُنہِ تیہارس خانٛدرس تہٕ سقافتی پروگرام بن منٛز پانہٕ وٲے یکوٹے مناوان کٲشِر بٲتھ چھِ ہر گرس دفترس سکوٗلن منٛز تہٕ ہر کُنہِ سٹیجس پؠٹھ گؠونہٕ یِوان تہٕ امہِ سۭتۍ چھُ سٲنۍ سقافتی ورست زِندٕ روزان